سلام علیکُم تُہۍ چھُ ہضما مےٚ اوس تۄہہِ نِش اوٗترٕ فون ترٛوومُت سَمبالُن تُہۍ ؤنِو مےٚ تۄہہِ سَمبولوٕ نا سُہ چھا ریڈی

چلو ٹایمُک چھُنہٕ کانٛہہ مَسلہٕ تُہۍ تھٲوزیٚو تَتھ میٹیٖریَل اورِجنَل تہٕ یُس تَتھ تھوڑا بہت ٹایم نیرِ ڈُیلِکیٹ میٹیٖریَل کٔرۍزِہوس نہٕ یوٗز کِہیٖنۍ

تُہُنٛد مطلب چھُ کہِ سُہ گژھِ ڈِلیٖٹ سورُے اَچھا تُہۍ کٔرۍہوٗن فون اَوا رِسِٹور چلو چلو ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے سُہ ہٮ۪کو ڈیٹا ہُک چھُنہٕ تیٛوٗتاہ کانٛہہ مَسلہٕ مگر تُہۍ کٔرۍزِہون فون ٹھیٖک کَرنٕچ کوٗشِش بیٚیہِ لٲگۍہوٗس میٹیٖریَل تہِ اورِجنَل تہٕ باقٕے یوٗتاہ واتہِ پونٛسَن ہُنٛد بٔرۍزٮ۪و نہٕ کانٛہہ ٹٮ۪نشَن سُہ دِمہو تہٕ مگر میٹیٖریَل گژھِ اَتھ آرجِنَل آسُن بِلکُل

تُہۍ ؤنِو مےٚ اٮ۪کزیکٹہٕ کوٗتاہ ٹایم لَگٮ۪و تۅہہِ وُنہِ بیٚیہِ اَتھ ریپِیَر کَرنَس منٛز

چلو ٹھیٖک ٹھیٖک مگر تھٲوِزیٚو تَیار تیٚلہِ یِمہٕ بہٕ ترٛیٚیہِ دۅہۍ پَتہٕ تام چلو شُکریہ شُکریہ او کے